وعلیکم اسلام آ آ بٕے چھَس ؤنِو اچھا اچھا ؤنِو پرویٖنا آ بہٕ چھَس ماحور جان ؤنِو کیٛاہ دٔلیل ٲس از چھِ رُواںٛگن چھِ از تِمن چھُ سُہ چھُ درۄجَر از از چھِ رُوانٛگن گَژھان ہَتھ رۄپیہِ کِلو آ بِلکُل گَنٛڈن ہُنٛد قٍمتھ گَنٛڈٕ چھِ گَژھان حظ پَنٛژاہ رۄپیہِ کِلو وۅنۍ اَگر تُہۍ یِیو تُہۍ نِیو ییٚتٮ۪ن سَبزی تۅہہِ ہیٚکِو أسۍ کم تہِ کٔرِتھ آ مۄخصَر اگر تُہۍ ٹماٹر کِلو نِیِو ہَتس رۄپیَس أسۍ دِمو تۅہہِ شیٖتھ رۄپیہِ کلِو تہٕ گَنٛڈٕ چھِ گَژھان پنٛژاہ رۄپیہِ کِلو أسۍ دِمو تۅہہِ ترٕٛہ رۄپیہِ کِلو ؤنِو ٲلوٕچھِ سَستے ٲلوٕ چھِ نہٕ تیٖتیٛاہ درٛۅگۍ ٲلوٕ چھِ ییٚتہِ ہَتس رۅپیَس ژور کِلو دِوان

ٹماٹر چھِ أسۍ کٕنان شیٖتھ رۄپیہِ کِلو گَنٛڈٕ چھِ أسۍ کٕنان ترٕٛہ رۄپیہَ کِلو ٲلوٕ گٔے ہَتس رۄپیَس ژور کِلو پَپرِ چھِ گَژھان سَتَتھ رۄپیہِ کِلو آ ییٚمہِ وِزِ تۄہہِ مَرضی گَژھیو تُہۍ یی زیٚو بہٕ آسہٕ حٲظر وعلیکم اسلام